آ ٹیوٗرِسٹ چھِ یور یِوان سیٖنری وُچھنہٕ خٲطرٕ کیازِ کہِ سُہ چھُ واریاہ زیادٕ اَصٕل یِم ییٚتہِ جایہِ چھِ گۄڈٕ یِمو أسۍ اورٕ پٮ۪ٹھے دوٗدٕ پَتھری چھِ سونہٕ مَرٕگ چھُ پہلگام چھُ گُلمَرٕگ چھُ سونہٕ مَرٕگ چھُ بنگس چھُ کیرَن چھُ یِم یِم جایہِ چھِ یِم یِم واریاہ زیادٕ خوٗبصوٗرت چھِ یِم چھِ یپٲر سٲنِس ایریا ہَس منٛز اور اور چھِ ٹیوٗرِسٹ یوان تہٕ پَنُن لُطُف تُلان بیٚیہِ واریاہ زیادٕ پونٛسہٕ خرچاوان بیٚیہِ چھُ ڈل لیک یورٕ واریاہ زیادٕ ٹیوٗرِسٹ چھِ یِوان پَتہٕ چھِ تَتہِ نایہِ کھسان نایہِ سَوٲر کران بیٚیہِ چھِ تَتھ آز تَتہِ چھُکھ لوٚگمُت بیٚیہِ چھِ گُلمَرٕگ یِوان تَتہِ چھُ گنڈولا ہس کھسان گَنڈولا گوٚو گُلمَرگہٕ سٲروٕیو کھۄتہٕ ہِٹ بیٚیہِ چھِ گُرین کھسان بیٚیہِ چھِ کَشمیٖری کَلچر کران یہِ پریزیٚنٹ تِم چھِ لگان پھیرن ویرن کَشمیٖری کَلچرَس منٛز بیٚیہِ چھِ ییٚتہِ کُے سیُن ویُن کھیٚوان بَتہٕ وَتہٕ راشن واشن ٹیوٗرِسٹ